یِم یوٗٹٮ۪نسٮ۪لٕز یعنی یِم بانہٕ چھَلنہٕ چھِ یِوان تِم چھِ واریاہو طریٖقو چھَلنہٕ یِوان ییٚمِس یُس فٮ۪سَلٹی آسہِ تِتھ پٲٹھۍ چھِ تِم چھَلان أڑۍ چھِ کَران کٲم أسۍ چھِ کَران مٔنٛزی اَگر أنٛدرَے آسہِ کِچنَس منٛز چھَلو أسۍ بانہٕ اَصٕل پٲٹھۍ أسۍ چھِ کَران صابَن یوٗز یُس بانہٕ صابَن چھِ وَنان أسۍ تَتھ سُہ چھِ اَنان أسۍ دُکان پٮ۪ٹھ پَتہٕ چھِ أسۍ سُے یہِ اِستعمال کَران یِم بانہٕ چھَلنہٕ خٲطر کُنہِ ساتہٕ چھِ أسۍ کٲم کَران أسۍ چھِ نٮ۪برٕ کَنۍ آسان نلکہٕ بیٚیہِ چھِ آسان کِرٛیوٗل مٔنٛزی چھِ أسۍ تِمَن جایَن تہِ بانہٕ چَلان بیٚیہِ چھِ أسۍ ہُر کَران استعمال تَتھ چھِ أسۍ کٔشیٖرِ منٛز ہُر وَنان تَمہِ سۭتۍ تہِ چھِ أسۍ بانَن پھَش دِوان ییٚمہِ سۭتۍ تِم واریاہ زیادٕ صاف چھِ گَژھان یِم بانہٕ چھِ أسۍ چھَلان پَتہٕ چھِ ترٛاوان تاپَس پَتہٕ چھِ یِم ہۄکھان

أسۍ چھِ ییٚتہِ آب أصٕل کَشمیٖرَس منٛز تہٕ اَسہِ چھِ تیٖژاہ پرٛابلِم یِوان کیٚنٛہہ بانہٕ چھَلنَس منٛز أسۍ چھِ کَران دُکاندارَن ہٕنٛز بانہٕ صابَن یوٗز اِستعمال بیٚیہِ چھِ أسۍ کَران مٔنٛزی ہُر اِستعمال سُہ تہِ چھِ دُکان پٮ۪ٹھَے بَنان ییٚمہِ سۭتۍ أسۍ یِم بانہٕ چھِ چھَلان بیٚیہِ صاف کَران یِہوٚے چھِ پرٛاسٮ۪س یِمو سۭتۍ أسۍ بانہٕ چھِ صاف شَفاف تھاوان